یُس ییٚمہِ خٲطرٕ چھِ تَتہِ ایٚجُکیشنَس مَنٛز چھِنہٕ تَتہِ تِتھۍ اصل اِنسچوٗٹ کینٛہہ مَطلَب یِم لُکَن ہیٚچھناوَن کینٛہہ اصل چیٖز تہٕ تمہِ خٲطرٕ چھِ گَژھان تَتہِ کَران واریاہ کَران یَنہٕ مَطلَب جَوان چھِ واریاہ پرابلم کَران تہٕ بیٚیہِ چھِنہٕ تِتھۍ ایٚکسپٲٹ تہِ تَتہِ کینٛہہ پَننہِ پَننِکۍ فیٖلڈٕکۍ یِمَن سُہ وَتھ ہاوان ییٚمہِ وَجہ سۭتۍ تَتہِ واریاہ پرابلم چھِ گَژھان تَتِکۍ جَنریشَن چھِ دۄہ کھۄتہٕ دۄہ پَتھٕے گَژھان اِنفراسٹرکچر چھُنہٕ تَتہِ تِتھۍ چھِنہٕ ڈیٚولَپڈ کینٛہہ خاص کر مَطلَب تَتہِ چھَنہٕ کٕہٕنۍ تہِ لایبرَری کُنِہ تہِ جایہِ سُہ چیٖز چھُ واریاہ مُشکِل کَران تَتہِ تہٕ سُہ ڈیٚولَپمنٹ چھِ تَتہِ واریاہ زیادٕ کم باقیَو ڈِسٹرکو کھۄتہٕ سُہ چھِ ٹایپ آف سُہ بیکوٲڑ ڈِسٹرک